آ بہٕ مےٚ چھِ واریاہ دِقت گژھان بہٕ چھَس گاڈنِنٛگ دوران چھِ کیٚنٛہہ واریاہ دِقتہٕ یِوان یِم بہٕ فیس چھَس کَران مطلب کیٚمۍ چھِ وۄتھان مُہٕرۍ چھِ وۄتھان یِمَے مٔہۍ چھِ اَنان تٔنٛگی اِنسان چھُ شامنَس یِوان گژھان کَران ہٮ۪وان گاڈنَس کُن کٲم کَرٕنۍ مگر مٔہۍ چھِنہٕ دِوان کَرنہٕ کِہیٖنۍ یہِ چھِ نِۂلۍ چھِ اِنسان چھُ وَنان لِلی پوشہٕ کُلۍ اَنہو ہُم کُلۍ اَنہو یِم کُلۍ اَنہو مگر چھِ اَتہِ پٮ۪وان واریاہ درٛوٚگ مٔٹیٖریَل بیول چھُ مِلان درٛوٚگ بَنٲنی چھِنہٕ وۄنۍ اگر اِنسان بیول چھِ سۄبراوان ؤری وادَن منٛز تہٕ مگر سُہ چھُ گَژھان وقت گٔژھِتھ خراب مگر ہٮ۪کان چھِنہٕ کٔرِتھ کِہیٖنۍ نَتہٕ چھِ اَصٕل اَکھ یہِ کٲم یہِ گاڈنِنٛگ أسۍ چھِ گاڈنِنٛگ اَمہِ موٗجوٗب با یہِ اَتہِ چھِ أسۍ وَوان پوشہٕ کُلۍ واریاہ یِم پوشہٕ کُلۍ چھِ وَوان سبزی چھِ وَوان واریاہ اَتھ منٛز چھِ واریاہ پرٛابلِمٕز یِوان اِنسان چھُنہٕ ہٮ۪کان کِہیٖنۍ کٔرِتھ یِمو یِم کیٚمیو کہِ وَجہ سۭتۍ اِنسان چھُ اَنان نِۂلۍ ہُتہِ درٛوٚگۍ مَل تَتہِ چھِ پَتہٕ تَتھ کیٚمۍ لَگان یا کیٚنٛہہ قٕصہٕ گَژھان سُہ چھِ سٲرٕے نِۂلۍ کہِ گژھان خراب واریاہ یِم پرٛابلِم چھِ یِوان اِنسان چھُ ژیٖرۍ ژیٖرۍ گژھان مگر چھُنہٕ ہٮ۪کان جلدی کٔرِتھ أسۍ کٲم یہِ فیٖڈ نَہ کھاد چھِ اِنسان اَنان سۄ تہِ چھِ دٔرٛج پٮ۪وان یَتھ تاکہِ یہِ مِٹیٖریَل گوٚو صاف مگر یہِ چھُنہٕ گژھان پاسِبٕل کِہیٖنۍ کیٛازکہِ واریاہ درٛوٚجَر چھُ واریاہ یِم چیٖز چھِ ییٚمہِ سۭتۍ اِنسان چھُنہٕ ہٮ۪کان اَمہِ یہِ کٔرِتھ کِہیٖنۍ نہٕ